وعلیکُم سلام تُہۍ چھو حظ ٹھیٖک آ جِناب أسی چھِ تُہۍ کٕم حظ چھو جناب اَچھا اَچھا اَچھا اَچھا اَچھا ٹھیٖک آ بَنہِ حظ کیٛاز نہٕ

اَہَن حظ مےٚ حظ آو سمجھ ؤنِو تُہۍ آ یے چھِ اَصٕل واریاہ تُہۍ کَمہِ حِساب چھِو دپان أسۍ نِمو ترٕٛہ ٹُو ژَتجی پیٛالہٕ ڈیلی ٹھیٖک چھُ یِتھٕ پٲٹھۍ چھِ حظ اگر أسۍ عام پٲٹھۍ چھِ أسۍ وُہ رۄپیہِ کٕنان اَکھ پیٛالہٕ آ اگر وۅنۍ تُہۍ نہَ اَہَن حظ تۄہہِ دِمو بہٕ ہول سیل ریٹَس مَنٛز تۄہہِ پٮ۪وٕ دَہ رۄپیہِ پٮ۪وٕ تۄہہِ کمٕے تۄہہِ گوٚو دَہنٕے رۄپیَن پیٛالہٕ تُہۍ کٕنتو پَتہٕ وُہَن رۄپیَن کالٹی زبردَس آ کیثَر ترٛٲوِتھ آ سُہ چھُ ترٛٲوِتھ سُہ چھُ تتھ سُہ چھُ سۭتۍ بیٚیہِ اگر تُہۍ پَتہٕ تُہۍ پانہٕ تہِ رَلٲیہوٗس کیٚنٛہہ ڈرٛے فرٛوٗٹ کیٚنٛہہ تہٕ تَمہِ سۭتۍ چھُ زیادَے اَصٕل گَژھان سُہ چھُو تۄہہِ پَتہٕ پانَس تانۍ یہِ تۄہہِ مُنا مُناسب آسٮ۪و

نہَ نہَ نہَ تۄہہِ تۄہہِ گَژھوٕ نہٕ شِکایت یِیو نہٕ تۄہہِ کُنے جایہِ تۄہہِ گَژھنو زیادے کَسٹٕمَر تَمہِ سۭتۍ یِنۍ کالٹی آسہِ واریاہ اَصٕل تُہۍ مہٕ ہیٚیِو تَمِچ ٹٮ۪نشَن ٹوٹَل کِہیٖنٛۍ تہٕ برابر تُہۍ اگر ؤریَس تہِ نِیِو ؤریَس مَنٛز آسہِ نہٕ ٹوٹل آسہِ نہٕ فرقٕے کانٛہہ

آ صحیٖح صحیٖح اَہَن حظ ڈیٖل گٔے ڈَن مہِٕ ہیٚیِو ٹٮ۪نشَن تۅہہِ سوزہو بہٕ نمبر تہٕ تُہۍ کٔرِو تتھ پیٚمٮ۪نٛٹ ٹھیٖک کیٚنٛہہ چھُ نہ وَلہٕ کیٚنٛہہ چھُ نہٕ تُہۍ وٲتۍزیٚو تہٕ بہٕ کرہو تۄہہِ ایٚڈرَس تہِ سیٚنٛڈ بیٚیہِ کرہو فون نمبر تہِ تُہۍ کٔرِو تتھ پیٚٹھ پیٚمٮ۪نٛٹ چلو اَدٕ حظ بِہِو حظ رۅبَس حَوال